اہن حظ آ مےٚ نِش چھُ اَکھ بہٕ چھَس یَژھان اَکھ نصحت حظ کَرٕنۍ یِم زَن سِٹاٹ چھُ نہٕ حظ یَژھان پَرُن چھُ یَژھان سِٹاٹ کَرُن حظ تہٕ مےٚ چھُ اَکھ نصحت تِمَن خٲطرٕ حظ بہٕ چھَس تِمَن دَپان تُہۍ دِیِو دھیان دِیِو سَبقَس کُن اگر تۄہہِ ماسٹَر پَرناونو وۄستاد پَرناونو سکوٗلَس منٛز کانٛہہ تہِ سبق تِمَن تِمَن چھَس بہٕ کَران ایٚڈوایز زِ تُہۍ ٲسِو گَر کَڑان کِتابہٕ أکِس گٲنٹَس ٲسِو نیٚبَر زیادٕ نہٕ کینٛہہ تہٕ أکِس گنٛٛٹَس ٲسِو ہاڈلی کِتاب کَڑان نٮ۪بر پَتہٕ ٲسِو تِمَن اَصٕل پٲٹھۍ ٲسِو وُچھان ماسٹَرَن کیاہ پَرنوو تٔتی ٲسِو تھوڑا یہِ کَران ٹرٛاے ٲسِو کَران یا باقٕے ٲسِو لیٚکھان وٕچھان ٲسِو ڈِکٹیٹ ٲسِو یَژھان ہیٚچھُن یا پیج ٲسِو لیکھان سُہ اَکھ ایڈوایز چھَس بہٕ یِمَن کَران بیٚیہِ چھَس بہٕ یِمَن دَپان زیادٕ مہ روٗزٕو فونَس سۭتۍ اِن ٹَچ کِہیٖنۍ تہٕ فون چھُ خرٲبی اِنسانَس کَران امہِ سۭتۍ چھُ أچھن ہُنٛد گاش کَم گژھان یا بہٕ چھَس یَژھان اَکھ ایٮ۪ڈوایز کَرٕنۍ یِمَن شُرٮ۪ن زیادٕ پَرُن پَرنَس پٮ۪ٹھ تھٲیِو زیادٕ فوکَس تھٲیِو پَرنَس پٮ۪ٹھ پَگاہ چھُ اَتھ منٛز ہیٚکان بٔڑ بٔڑۍ اَفسَر چھِ ہیٚکان اَتھ منٛز بَنِتھ چھُ ڈی سی ٹیٖچَر باقٕے باقٕے بٔڑۍ اَفسَر چھِ یَژھان اَتھ منٛز بَنٕنۍ